مےٚ ہَسا چھُ ناو سمیٖر احمد بٹ بہٕ چھُس روزان دوبی پورہ گانٛدَربَل وۅنۍ ہَسا چھُس نہٕ زیننہٕ خٲطرٕ وُنہِ کِہیٖنٛۍ کَران بہٕ چھُس وُنہِ پَرٲنی مےٚ گوٚو پٔتِم زٕ ژور ؤری پَرٲنی أسۍ چھِ پَران جے کے ایس ایس بِی یَس خٲطرٕ مگر اَکھ تہِ اٮ۪گزام گوٚو نہٕ وُنہِ کالِفے کِہیٖنٛۍ تہِ نہٕ وُنہِ سِٹل چھِ أسۍ پَران منٛزٕ منٛزٕ لاجے مےٚ کَرُن کٲم بہٕ گٔیَس ڈیٚلؤری باے سُہ کوٚر مےٚ رٮ۪تَس تہٕ پوٚتُس ترٛووُم سُہ لٔج مےٚ بیٚیہِ پریپریشَن کَرٕنۍ تَمہِ پَتہٕ کٔر مےٚ کٲم وۅنۍ درٛاے بیٚیہِ واریاہ اَپارچُنِٹیٖز ٲس تہٕ مگر بہٕ گووس بٮ۪مار بہٕ ہیوٚک نہٕ سُہ پتہٕ کٔرِتھ کِہیٖنٛۍ اَمہِ کِنۍ